سٲنِس سٲنۍ گامَس منٛز یا سٲنِس قصبَس منٛز یا میٛٲنِس گَرَس منٛز چھِنہٕ کٕہٕنۍ تہِ لیبرٔری اگرَے لیبرٔری آسہٕ ہا بہٕ پَرٕ ہا واریاہ تٔژمِچ کِتابہٕ بہٕ پَرٕ ہا اِسلٲمی بُکہٕ بہٕ پَرٕ ہا جَنرَل نالیج بہٕ پَرٕ ہا جگرافیہ بہٕ پَرٕ ہا میتھ یِم تہِ کِتابہٕ چھےٚ تِم پَرٕ ہا بہٕ تِکیٛازِ اگر ییٚتہِ لیبرٔری آسہِ ہے تہٕ تمہِ سۭتۍ مِلہِ ہا مےٚ واریاہ نالیج اگر بہٕ اِسلٲمی بُکہٕ پَرٕ ہا بہٕ چھَس یَژھان پرنہِ واریاہ قٕسمہٕ چہِ کِتابہٕ تِکیٛازِ اگر اِسلٲمی کِتابہٕ پَرٕ ہا بہٕ گژھٕ ہا واریاہ نالیج مِلہِ ہا مےٚ واریاہ ایٚویرنٮ۪س گژھِ ہا مےٚ پنٛنہِ مذہبٕچ بیٚیہِ ہیٚکہٕ ہا بہٕ باقٕیَن لُکَن تہِ پنٛنہِ مذہَبُک ؤنِتھ اگر بہٕ ساینَس بُک پَرٕ ہا ساینَس ساینَس کِتابہِ سۭتۍ تہٕ گژھِ ہا مےٚ اَصٕل پٲٹھۍ نالیج بہٕ زانہٕ ہا کہِ اگر ہَسا یہِ دُنیا چھُ یہ چھِ تہٕ کیٛاہ گوٚو ساینَسَس منٛز چھِ اَکھ اِنسان ہیٚکان پرٛٮ۪کٹِکٔلی پٔرِتھ یِتھَے کٔنۍ بہٕ پَرٕ ہا ہِشٹرٛی پَرٕ ہا بہٕ وٕچھِ ہا ییٚتہِ کٲشِر مطلب ہِشٹرٛی یَس منٛز پَرٕ ہا بہٕ یوٚہَے کٔشیٖرِ ہِںٛز توٲریٖخ پَرٕ ہا بہٕ یا جَگرافیہ پَرٕ ہا بہٕ جگرافِیَس منٛز پَرٕ ہا بہٕ زٔمیٖنَس متعلق مےٚ اوس واریاہ زیادٕ شوق اَتہِ گژھن آسنہِ ییٚتہِ اَسہِ گژھِ ہے آسٕنۍ سٲنِس گامَس منٛز گژھِ ہے آسٕنۍ لیبرٔری مگر ییٚتہِ چھَنہٕ کِہیٖنۍ أسۍ چھِ یَژھان یورٕ قصبَسٕے منٛز لیبرٔری بہٕ پَرٕ ہا واریاہ اَصلہِ اَصلہِ بُکہٕ بہٕ پَرٕ ہا جَنرَل نالیج تمہِ سۭتۍ جَنرَل نالیج بُک پَرٕ ہا بہٕ جَنرَل نالیج کِتاب پَرٕ ہا بہٕ تمہِ سۭتۍ گژھِ ہا مےٚ واریاہ زیادٕ نالیج کہِ تَتھ منٛز یِم تہِ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ نیران چھِ جَنرَل نالیج بُکہٕ کِتاب چھِ نیران رٮ۪تہٕ پَتہٕ رٮ۪تہٕ تِم تہِ ہیٚکہٕ ہا بہٕ پٔرِتھ تِمو سۭتۍ گژھِ ہا مےٚ واریاہ ایٚوِیَرنٮ۪س